اَسلام علیکُم ٹھیٖک چھُو ٹھیٖک اَہن حظ آ أسۍ زیُن ژٹان ٹھیٖک چھُ کر چھُ سوزُن نہ أسۍ چھِ دۄن دۄہَن آوٕرۍ أسۍ سوزَو دۄیہِ دۄہہِ اَدٕ کیٛاہ ٹھیٖک اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک